کُنہِ ساتہٕ چھُ آسان داںہِ لونُن داںہِ لوننَس منٛز چھِ ییٚتہِ پانٛژ شےٚ نَفَر آسان تِم چھِ یِکجاہ داںہِ لونام تہٕ لاگان بٲتھ گٮ۪وُن آ ییٚتہِ چھِ تِم داںہِ آسہِ لاگُن تَھَل آسہِ لاگٕنۍ یِم چھِ پانژ شےٚ نَفَر گَژھان یِکجاہ لاگنہِ أتی چھِ سَہل گَژھان کٲم تہٕ لاگان یِکجاہ گٮ۪وُن یِمَن چھِ لَگان گٮ۪ونَس مزٕ یِم چھِ کٔشیٖرِ بٲتھ گٮ۪وان کٲشِر بٲتھ گٮ۪تھ گٮ۪تھ چھِ یِم خۅش گَژھان تہٕ پَنٕنۍ کٲم تہِ آرام سان کَران بیٚیہِ مَزٕ سان کَران